ہیٚلو سلامُن علیکُم تُہۍ چھِو حظ چھان تُہۍ چھُو دارِ درواز بناوان اَسہِ ٲس دارِ درواز زٕ ژور بناوناوٕنۍ کٔہۍ چھِ گَژھان ریٹ کیاہ گَژھان اچھا تیٚلہِ یِمو أسۍ اور پتہٕ تٔتۍتھے کرو حساب اَدٕ کیاہ اَدٕ حظ اَدٕ کیاہ بِہِو